اوترٕ اوس مےٚ خانٛدَر یارَس أکِس پٔتمِس رٮ۪تَس منٛز أسۍ ٲسۍ یِکوَٹَے پَران أسہِ ٲسۍ سکوٗلِنٛگ تہِ یِکوَٹَے چھِ اَسہِ کٔرمٕژ سُہ اوس مےٚ ہمسایی مےٚ اوس خاندرَس منٛز گژھُن مےٚ ٲسۍ پَلَو تھوڑا ضوٚرَتھ اَکھ ٲس مےٚ ٹی شٲٹ ضوٚرَتھ بیٚیہِ اوس مےٚ جاکٮ۪ٹ ضوٚرَتھ تِکیٛازِ آز چھِ تۭرٕے آسان جاکٮ۪ٹ چھُ لَگان بیٚیہِ اوس مےٚ پٮ۪نٛٹ ضوٚرتھ تہٕ بہٕ اوسُس وۄنۍ وٕچھان بہٕ کَتہِ ہٮ۪کہٕ یِم أنِتھ بہٕ گوس أتی آو مےٚ دٮ۪ماغَس مےٚ دوٚپ نہ کۄلگامہِ چھُ اَکھ اَصٕل دُکان ییٚمِس زَن ناو چھُ اٮ۪س کے اٮ۪مپوریو تہٕ بہٕ اَنہٕ تٔتی سُہ چھِ دِوان اَصٕل ریٹ ووتُس تہٕ گوٚوُس تہٕ مےٚ أنۍ پَلَو تٔمِس چھِ ویسے آسان واریاہ چویسٕز واریاہَن برٛینٛڈَن ہٕنٛدۍ پَلَو چھِ کٕنان چاہے سرپٕلَس آیٹَم چھا یا نوٚو چھا سُہ چھِ کٕنان ہر کیٚنٛہہ آیٹم تہٕ بہٕ ووٚتھُس تہٕ أنۍ مےٚ کیلوِن کلاینٕچ ٹی شٲٹ اَکھ بیٚیہِ أنۍ مےٚ اٮ۪لین سولی شٲٹ اَکھ بیٚیہِ اوٚن مےٚ کیلوِن کٕلاینُک جیٖنٕز اَکھ مےٚ تِم آیہِ ٹھیٖک ٹھاک ریٹَس زیادٕ درٛوگۍ تہِ آے نہٕ کینٛہہ زیادٕ سَستہٕ تہِ آے نہٕ کینٛہہ ووتُس گَرٕ مےٚ لٲگۍ تِم تِم ٲسۍ واریاہ ماشاء اللہ زَبردست میانیو گَرِکیو کٔرۍ تَمِکۍ تعٲریٖف بہٕ گووس خانٛدرَس منٛز تَتہِ کٔرۍ ساروٕے تعٲریٖف رِشتہٕ دارو کٔرۍ تعٲریٖف تِہنٛدیو یا تٔمۍ مہرازَن کٔرۍ پانہٕ تہِ تعٲریٖف دوٚپُکھ زِ یِم کیٛاہ زبردس پَلو چھِ تہ ٲس تِمَن ٲس ترٛٮ۪شؤنی فِٹِنٛگ تہِ زَبردست تِمَن ٲس کَلَر تہِ اوس تِمَن زَبردَس تَنہٕ تہِ گوٚو رٮ۪تھ مےٚ چھٔلۍ تِم دۄیہِ ژورِ لٹٮ۪ن کَلرَس گوٚو نہٕ کِہیٖنۍ نہ گوٚو فیبرِکَس کینٛہہ فٮ۪برِک زَبردَس فِٹِنٛگ زَبردَس اُوَر آل چھُس بہٕ واریاہ خۄش مےٚ أنۍ تِم پَلَو بہٕ چھُس رِکَمٮ۪نٛڈ کَران اگرَے کینٛہہ چیٖز آسہِ اَنُن ہمیشہِ گوٚژھ اَصٕل چیٖز اَنُن ییٚمہِ سۭتۍ نہٕ پَشتاوُن پیٚیہِ کینٛہہ بیٚیہِ اگرَے اَسہِ کُنہِ چیٖز خٲطرٕ پونٛسہٕ چھِ دِوان سُہ پونٛسہٕ گوٚژھ وَٹہِ کھَسُن تہٕ بہٕ چھُس واریاہ خۄش مےٚ أنۍ تِم چیٖز تِمو کوٚرُس بہٕ واریاہ خۄش مٮ۪نٹلی تہِ تہٕ فِزکٔلی تہِ واریاہ زَبردست ٲسۍ تِم واریاہ خۄش گووس بہٕ